یِم اَسہِ گَرِکۍ یِم بُزرٕگ اِنسان چھِ آسان بٔڑۍ یِم زانَن وٲلۍ چھِ آسان أسۍ ہَسا یہِ تٕمنٕے نِش یِم اٮ۪ڈوایس نِوان مَشوَرٕ نِوان کہِ اَسہِ کیٛاہ پَزِ کَرُن کہِ أسۍ تھاوَو یِم پَنٕنۍ یِم کُلۍ وُلۍ صحت منٛد یِم گژھن نہٕ خراب کینٛہہ اَسہِ کیٛاہ پَزِ کَرُن أسۍ یِمَن تجرُبہٕ کارَن نِش یِم سٲنِس گَرَس منٛز بٔڑۍ بٔڑۍ یِم چھِ آسان زانَن وٲلۍ تِمَن نِش یہِ اٮ۪ڈوایس